وعلیکم السلام اوا ٹھیٖک تُہۍ چھوا ٹھیٖک آ کٔرِو حکم اہن حظ اوا کٕنُن نٔے چھُ اچھا اچھا اچھا نَلکہٕ یِم تُہۍ نِیِو اَصٕل نَلکہٕ تہِ چھِ ؤسِتھ کھٔسِتھ نَلکہٕ تہِ چھِ یِم تُہۍ نِیِو

اَدٕ جیٚک ویٚلٕز نَلکہٕ تہِ چھِ وۄنۍ ییٚلہِ تۄہہِ نِنۍ آسوٕ تہٕ پَتہٕ چھِ

اوا اوا پِرٛنٕس پایِپہٕ چھِ اسہِ پٕرٛنٛس پایِپہٕ تِم تہِ چھِ واریاہ اصٕل اصٕل واریاہ اصٕل نَہ نَہ یِم چھِ واریاہ اَصلہِ واریاہ اَصلہِ اوا سِنٹٮ۪کٕس تہِ چھِ زٕ ساس لیٖٹَر چھِ سِنٹٮ۪کٕس تہِ زٕ ہَتھ سُہ چھُ گَژھان باہَن ساسَن زٕ ہَتھ لیٖٹَر چھُ گژھان زٕ ہَتھ لیٖٹَر چھُ سِنٹٮ۪کٕس سُہ چھُ گَژھان باہَن ساسَن تۄہہِ ٲسوا یہِ سامان وامان نِیٚنۍ اَدٕ کِہیٖنۍ چھُنہٕ پَرواے کۄلگوم ہیٚکِو تُہۍ کھژِتھ تہٕ تۄہہِ کَتہِ اوٚنوٕ یہِ نمبر اَدٕ کہِیٖنۍ چُھنہٕ پَرواے تُہۍ ہیٚکِو آرام سان یِتھ تۄہہِ نِیُن آسِوٕ کۄلگامہِ چھُ اسہِ دُکان کۄلگامہِ کۄلگامے ییٚلہِ تۄہہِ پَتہٕ فون کٔرِو تمہِ پَتہٕ وَنہو بہٕ کَتتھَن ٹایِلہٕ تہِ چھُوا تۄہہِ نِنۍ اَدٕ دوٚپمٲے نہ ییٚمہِ سا ییٚلہِ تُہۍ یِیُو پتہٕ وَنہو پَتہٕ چھُ تٔتسٕے وُچھُن ٹایِلہٕ ڈَب یہِ تہِ اَتھ چھِ قٕسم ٹایلہٕ زٕ ہَتھ ژَتجی تہٕ ترٛے ہَتھ تہِ یہِ چھِ قٕسم مطلب کُس کُس قٕسم نی یہِ چھُ قٕسم اوا اوا سورٕے چھُ أسۍ سورٕے سورٕے شاوَر تہِ سورٕے اوا گیٖزَر تہِ چھِ اسہِ آچھا تُلِو ییٚلہِ یُن آسوٕ تہٕ فون کٔرزیٚو تہٕ کِہیٖنۍ چھُنہٕ پَرواے